مےٚ اَنیاو گۄڈٕنیُک چیٖز یَتھ ناو چھُ اِنڈَکشَن کُکَر بہٕ وَنہٕ پَنُن مےٚ اَنیاو سُہ اکھ اصل چیٖز یُس واریاہ اصل چیٖز چھُ بڈٕ بہ اصٕل چیٖز

تَمیُک یِم چیٖز چھُس بہٕ وَنان سُہ کوٗتاہ اصل چیٖز چھُ سُہ چھِ یہِ چھِ پوٚز سُہ چھُ چلان پاوَرَس پٮ۪ٹھ مگر تۄہہِ چھَو نہٕ پے سُہ کوٗتاہ اکھ اصٕل چیٖز چھِ سُہ چھِ اسہِ ٹایِم تہِ بچاوان سُہ چھُ سٲنۍ بانہٕ صاف تہِ تھاوان سُہ چھِ اسہِ جلدی تیار تہِ دِوان کٔرِتھ سُہ چھُ اسہِ واریاہ اصل چیٖز سُہ ہٮ۪کہٕ ہون أسۍ کُنہِ تہِ جایہِ تہِ لٲگِتھ سہ ہٮ۪کہٕ ہون أسۍ روٗمَس منٛز تہِ لٲگِتھ سہ ہٮ۪کہٕ ہون أسۍ پرٮ۪تھ کُنہِ جایہِ لٲگِتھ سہ ہٮ۪کہٕ ہون أسۍ کِچنہٕ ورٲے تہِ لٲگِتھ یوٗتاہ چھِ سہٕ اکھ اصل چیٖز نہٕ چھِ تتھ پٮ۪ٹھ پاوَرَس لَگنُک خَطرٕ آسان نہٕ چھِ بانَن تَمُن گژھان یا نہٕ چھِ اِنسانَس کانٛہہ خطرٕ آسان تَتھ پٮ۪ٹھ چھِ واریاہ فَنٛکشَن اَکہِ قٕسمہٕ وَنَو أسۍ تَتھ پٮ۪ٹھ چھِ ہٮ۪کان اِنسان تُجہِ تہِ بنایِتھ تَتھ پٮ۪ٹھ چھِ ہٮ۪کان اِنسان وٕشنیر تہِ کٔرِتھ تَتھ پٮ۪ٹھ چھِ ہٮ۪کان اِنسان آرام سۭتۍ تیار تہِ کٔرِتھ بہٕ چھُس دَپان مےٚ کوٗتاہ اصل اَنیاو سُہ چیٖز بڈٕ وارِیاہ اصل چیٖز بہتریٖن چیٖز مےٚ چھِ گَرِک سٲری وَنان ژےٚ اوٚنُتھ یہِ چیٖز واریاہ اصل تِکیازِ امہِ سۭتۍ بَچے اَسہِ گۄڈٕنٮ۪تھٕے چھِ اٮ۪لَکٹرسِٹی تہِ بَچے پاوَر یعنی کہ پاوَر تہِ بچاو تَمہِ سۭتۍ بَچیو اسہِ خاص کر ٹایِم تہِ بَچیو اسہِ تَمہِ سۭتۍ بَچے اسہِ پونٛسہٕ تہِ یہِ چھِ پوٚز سُہ چھِ گۄڈٕ پٮ۪وان واریاہ دروٚگ واریاہ دروٚگ یعنی کہ واریاہ قۭمتس مگر نہٕ چھِ تَتھ پٮ۪وان کویِلٕے بدٕلاونہِ نہٕ چھِ تتھ پٮ۪وان پلیٹٕے بدٕلاوٕنۍ نہٕ چھِ تتھ پریشٲنی نہٕ چھِ تتھ پاوَرَس لَگٕنُک خطرٕ یہِ باقِیَن ہیٖٹرن آسان چھُ سُہ چھُ واریاہ سیف اِنسانَس خٲطر سہ چھِ واریاہ اصل چیٖز یعنی کہ بہٕ چھُ لُکَن ونان تُہۍ أنِو سہ سٲری اِنڈَکشَن کُکَر تۄہہِ چھَو نہٕ پے یہِ کوٗتاہ اصل چیٖز چھ اَمہِ سۭتۍ چھِ خاص کر کٔرِتھ پَلو تہِ بَچان نہٕ چھِ بانہٕ خراب گژھان نہٕ چھِ بانہٕ کارنہٕ یِوان تتھ پٮ۪ٹھ ہیٚکہِ اِنسان اوٚڑ گٲنٛٹہٕ تہِ ؤنِتھ مےٚ گژھِ أڑسٕے گَنٛٹَس منٛز تیار تہِ گَژھُن گٲنٛٹہٕ تہِ ٹایمَر تھاوِتھ یہِ چھِ اِنسانَس پانَس تام بہٕ چھُس تراوان پرٮ۪تھ کٲنٛسہِ زِ تُہۍ کٔرِو تُہۍ مٲنِو میٲنۍ کٲم تُہۍ أنِو اِنٛڈَکشَن کُکَر تِکیازِ یہِ چھِ واریاہ اصل چیٖز خاص کر کٔرِتھ تیار تہِ چھِ واریاہ جلدی سَپدان یعنی کہ ییٚمہِ ساتہٕ تہِ اِنسان یَژھِ تَمہِ ساتہٕ ہٮ۪کہِ اِنسان تیار کٔرِتھ چاہے بَتہٕ ٲسِن سیُن ٲسِن چاے ٲسِن ژوٚٹ ٲسِن تریش ٲسِن کیٚنہہ تہِ چیٖز ٲسِن اِنسان ہٮ۪کہِ آرام سۭتۍ تیار کٔرِتھ مگر اِنسانَس چھِ یہِ خیال تھاوُن زِ مےٚ کوٗتاہ اصل چیٖز چھِ یہِ اوٚنمُت تِکیٛازِ مےٚ وَنان تۄہہِ بوٚڑ چیٖز چھُ ٹایِم چھُ بچان ٹایِم کیٛاہ سُہ ہٮ۪کَو أسۍ کُنہِ تہِ جایہِ لٲگِتھ اِنسانَس چھُ پَنُن چیٖز تہِ تَمہِ سۭتۍ بَچان خاص کر کٔرِتھ چھِ بوٚڑ چیٖز اِنسانَس چھِ بانہٕ بچان پاوَر لَگنُک خطرٕ چھُنہٕ آسان کیٚنہہ یا باقٕے خراب گژھُن یعنی کہ کویِل کویَل تہٕ کویَل چھِنہٕ تتھ پٮ۪وان بَدلاوٕنۍ کیٚنہہ یوٗتاہ چھِ سہ اصٕل چیٖز بَڈٕ بہتریٖن چیٖز گَرٕ تہِ خۄش پرٛٮ۪تھ کانٛہہ اصل چیٖز پرٮ۪تھ کانٛہہ وَنان نہٕ یہِ چھُ اصل چیٖز ییٚلہِ سانیو ہمسایَو وٕچھ سُہ اَسہِ اِنٛڈَکشَن کُکَر گَرِ تِم تہِ گٔے گَرٕ بہٕ وَنہٕ زٕ ترٛےٚ ہمسایہِ آیہِ اسہِ تِمَو وٕچھ اسہِ گَرِ اِنٛڈَکشَن کُکَر تِمَو ووٚن یہِ چھِنہٕ ہیٚمہِ ہیٖٹرٕکۍ پٲٹھۍ خٲلی کِچَنسٕے منٛز لاگُن کیٚنہہ یہِ ہٮ۪کَو أسۍ کُنہِ تہِ جایہِ تہِ لٲگِتھ تِم گٔے گَرٕ تِمَو ووٚن پَنٮ۪ن گَرِکٮ۪ن تِہٕندیِو گَرِکٮ۪و تہِ کٔر یی تِمَو اوٚن اِنڈَکشَن کُکَر مگر بہٕ ہسا چھُس یِہوٚے اکھ فیٖڈ بیک دِوان یی وَنان زِ یہِ کوٗتاہ اصل چیٖز چھِ اِنڈَکشَن کُکَر